مےٚ چھُ سارِوٕے کھۄتہٕ پسنٛد آتھر آغا شاہِد علی یُس زَن کٔشیٖر ہُنٛدٕے روزَن وول اوس تِکیٛازِ سُہ اوس اَسہِ پَنٛنہِ کٔشیٖرِ ہُنٛد تہِ تٔہنٛدِ سۭتۍ ٲسۍ سٲنۍ کٔشیٖر واریاہ زیادٕ مہشوٗر تہٕ زانٛنہٕ یِوان تٔمۍ سٕنٛز چھِ مےٚ اَکھ بُک بوٗزٕمُت یَتھ زَنٛنہٕ ناو اوس گاٹھ آف دےٚ آنلی والٹ تہٕ یُس زَن سُہ رایٹر اوس سُہ اوس واریاہ زیادٕ بریو اِوٕن تٔمِس رِلیٹِڈ یوٗتاہ بہٕ زانہٕ تیوٗتاہ چھِ مےٚ پسنٛد یِوان سُہ چھِ واریاہ زیادٕ اِنٛٹرسٹنٛگ آتھر بیٚیہِ چھِ تٔمۍ واریاہ زیادٕ اِنٛٹرسٹنٛگ سِٹوریز پٔرمٕز لیچھمَژ سُہ چھُ واریاہ زیادٕ واریاہ زیادٕ اِنٛٹیٚلِجنٹ آتھر اوسمُت کٔشیٖرِ ہُنٛد